ہیٚلو السلام علیکُم وعلیکُم السلام تُہۍ چھِو حظ ٹھیٖک اۭں تُہۍ چھِو حظ نِثر احمد یہِ ماز کٕنان تہٕ تُہۍ ؤنۍ تُہۍ ؤنۍ تو حظ یہِ اَسہِ اوس ماز ضروٗرت نا اَسہِ أسۍ حظ چھِ نِوان تۄہہِ نِش ماز خبر تۄہہِ پرٛزنٲیوا أسۍ تہِ چھِ ییٚتہِ شُپیَن پٮ۪ٹھٕے أسۍ حظ چھِ نِوان تۄہہِ نِش ماز نہ اَسہِ اوس یہِ ہوم ڈیٚلؤری ؤنتو کَران چھُوا تُہۍ أسۍ چھِ ایٚکچُؤلی اَسہِ اوس لٔڑکہٕ آسان گَرِ سُہ چھُ وۄنۍ آوُر آسان نہ أسۍ ٲسۍ سوزان سُے تۄہہِ نِش ماز اَننہِ مگر آز چھُ سُہ تھوڑا بہت آورٕے پَہمَتھ تہٕ تُہۍ ؤنتَو تُہۍ چھُو حظ ہوم ڈیٚلؤری کَران اَہن حظ اۭں اۭں أسۍ چھِ لگ بگ کَمٕے ترٛےٚ کِلوٗ میٖٹر چھِ أسۍ تُہٕنٛدِ دُکان پٮ۪ٹھ بَس

ماز حظ بَڈٕ ماز حظ بَڈٕ ماز چھُ اَسہِ تھاوٕنۍ بَڈٕ ماز چھِ اَسہِ تھاوٕنۍ یہِ زٕ زٕ کِلوٗ مَگر الگ الگ پیکیٹَن منٛز تہٕ بٔے کَرہو تۄہہِ ایٚڈرَسُک چھُنہٕ کہینۍ نہٕ ایٚڈرَس ۂے وَنہو بہٕ تۄہہِ سُہ چھُ کَرہو بہٕ تۄہہِ ہوٚتھ پٮ۪ٹھ سیٚنٛڈ مگر یہِ ؤنتو مےٚ ڈیٚلؤری چارجِز ما حظ چھُو تُہۍ زیادٕ رَٹان تُہۍ کوٗتاہ ہیٚوان ڈیٚلؤری چارجِز تُہۍ چھُوا کِلوٕ حِساب ہیٚوان کِنہٕ ہُتھ پٲٹھۍ اچھا ٹھیٖک نہ حظ اگر تُہۍ یتھ نہٕ تۄہہِ تہِ گژھِوٕ گاٹہٕ اگر تُہۍ مطلب ہیٚوان چھُو ڈیٚلؤری چارجِز اَسہِ چھُنہٕ کانٛہہ پرٛابلِم أسۍ دِمو سُہ تہٕ چارجِز یہِ تُہۍ ہیٚوان ٲسِو تہٕ ویسے اوسوٕ تۄہہِ لیکھمُت بینرس منٛز اوسوٕ تۄہہِ لیٚوکھمُت پانٛژن کِلوٗ میٖٹرَن تام چھِنہٕ أسۍ چارٕج رَٹان کِہیٖنۍ تہٕ أسۍ چھِ ترٛٮ۪نٕے کِلوٗ میٖٹرن پٮ۪ٹھ تہٕ اچھا ٹھیٖک اۭں اَسہِ حظ اَسہِ حظ گژھِ واتُن سُہ لگ بگ یِمَن پانٛژَن دۄہَن چھُ کَنٹِنیوٗ سُہ سوزُن نہ مگر دہ صُبحٕچ دہہِ بَجہِ تام آ بہٕ کَرہو تۄہہِ ایٚڈرَس سٮ۪نٛڈ وَٹسیپَس پٮ۪ٹھ تہٕ تٔتھۍ پٮ۪ٹھ سوٗز زیٚو ٹھیٖک چھےٚ حظ آ آ صُبحَس دہہِ بَجہِ تام ٹھیٖک حظ چھُ بہٕ کَرہو واٹٕس ایپَس پٮ۪ٹھ سیٚنڈ اَدٕ حظ چلو چلو بیٚہِو رۄبَس حَوالہٕ